اَسَلامُ علیکُم اَسہِ چھِ داہ ملرِ یَپٲرۍ زٔمیٖن یَتھ اَسہِ پارَک چھِ بَنٲومٕژ تِمو منٛز چھِ واریاہ کُلۍ پوش واریاہ واریاہ گاڈَن چھِ اَسہِ واریاہ بَنومُت کُلٮ۪ن چھِ پٮ۪وان یہِ اگر اَسہِ کانٛہہ کُل اَنو تِمَن چھِ پٮ۪وان دۄہَے آب چھَکُن تِمَن چھِ آب ضُروٗرتھ آسان واٹر تہٕ کُلٮ۪ن پوشَن چھِ واریاہ قٕسمَن ہٕنٛدۍ وٮ۪رایٹی آسہِ گاڈنَس منٛز تِم چھِ واریاہ خوٗبصوٗرت واریاہ پَسنٛدیٖدہ چھِ مےٚ تِم واریاہ اَصٕل چھِ تِم تَوَے کُلٮ۪ن چھِ یہِ کُلۍ چھِ واریاہ اَصٕل اوترٕ أنے مےٚ کُل اَکھ واریاہ سُہ اوس واریاہ بہتریٖن کُل اَمر کُل وَنان تَتھ سُہ تہِ اوس واریاہ اَصٕل پوش چھِ واریاہ خوٗبصوٗرت گُلاب چھِ واریاہ واریاہ قٕسمَن ہٕنٛدۍ لوٹَس چھِ تھٲمٕتۍ مےٚ پارکَن منٛز واریاہ زَبَردَس تِم مےٚ چھِ یِتھُے بہٕ وٕچھا چھُس یوکُن مےٚ چھِ دِل گَژھان خۄش بہٕ چھُس سارویَن کَران اپیٖل کہِ تُہۍ بَنٲیِو پارَکہ تِمَن منٛز ٲسِو کُل کٲج یا پوش ٲسۍزیو زِ یہِ پٲدٕ کَران لَگاوان ٲسِو اَمہِ سۭتۍ چھِ واریاہ راحت مِلان بیٚیہِ چھِ صاف ہَوا تہٕ آب ہَوا